اَلسلامُ علیکُم میٛٲنۍ اوٚند پوٚت ایریا ہَس منٛز مطلب بانٛڈی پوٗرہ ہَس منٛز چھِ پیٖپلٕز ڈیٚموکریٹِک پارٹی زیادٕ پَہَنس

تہٕ یُس یہِ پیٖپلٕز ڈیٚموکریٹِک پارٹی چھِ اَمیٛک اَمیٛک سرمایہِ چھُ برٛونٛہہ کال پٮ۪ٹھ روٗدمُت یَتھ بانٛڈی پورہ ہَس پٮ۪ٹھ پیٖپلٕز ڈیٚموکریٹِک پارٹی منٛز چھِ درٛامٕتۍ ییٚتہِ بٔڑۍ بٔڑۍ لیٖڈَر تہٕ یِمو زَن لیٖڈرو واریاہ ہیٚلٕپ کوٚرُکھ بنٛڈٕپوٗرِس گرٛوتھ گژھنہٕ خٲطرٕ تہٕ آز چھِ أسۍ وُچھان سانہِ سٹیٹہِ منٛز چھِ واریاہ زیادٕ پارٹی بَنیٛامٕژ یوٗتھ پارٹیٖز یَتھ منٛز یوٗتھ چھُ زیادٕ آمُت اِنوالو کَرنہٕ تہٕ یہِ سُہ یوٗتھ چھُ کَران بہتری خٲطٕر کٲم اسہِ پَزِ تِمَن پارٹِیَن سَپورٹ کَرُن یِم سٲنۍ مُطالبہٕ کَریٚن پوٗرٕ تہٕ سٲنِس یوٗتھَس اصٕل پٲٹھۍ صلاحیہ اصٕل پٲٹھۍ خۄش صلاحیت رَکھنَس کوٗشِش کَریٚن